ہیٚلو اَسلام علیکُم ٹھیٖک صحت ٹھیٖک اَصٕل پٲٹھۍ گرِ چھِو سٲری ٹھیٖک ممی پاپ سٲری چھا ٹھیٖک اۭں ٹھیٖک ژےٚ آسَکھ وَنان مےٚ کوٚر مےٚ ژےٚ واریاہ کٲلۍ فون اچھا ٹھیٖک اۭں تۄہہِ چھِوا پاے ہُہ گُزریو نا اَمہٕ کاک أسۍ ٲسہِ نہ تٔتۍ مےٚ وٕچھو نہٕ تۄہہِ منز کٕہٕنۍ نہٕ پَتہٕ ٲس بہٕ ہُمِس اَپَس تہِ وَنان دوٚپمَس تِم چھِیہِ نہٕ ییٚتہِ ٲدی اوسُم سُہ صُبحٲے گُزریو أسۍ ٲسِی وۄنۍ تٔتۍ تہٕ وۄنۍ ؤنۍ زٮ۪ن ژٕ توتہِ دِدِ تہٕ بَیَس یِمَن کِہیٖنۍ نہٕ تانٮ۪تھ وۄنۍ اگر ژٕ وَسَکھ بیٚیہِ وَلہٕ ہَن ہو چھوٹی پانَس تہِ تہٕ تانٮ۪تھ اَدٕ کیٚنٛہہ چھُنہٕ تیٚلہِ کٔرۍ زیٚو مےٚ فون اَکھ پی پَتہٕ گژھِ یَپٲرۍ اَچھا چلو بیہہ مٔمی ؤنۍ زِ سَلام چلو بیہہ